آز ہسا وُچھاے مےٚ صُبحٲے نِوٕز اکھ یتھ منٛز ہسا سوپورچہِ لٔڑکی أکۍ دِژ جہلِمس وۄٹھ تِکیٛازِ تِم ہسا ٲسۍ واریاہ غریٖب گھرِ تٔمِس ہسا اوس ڈپریٚشن اومُت دواہَس کِتۍ ٲسۍ نہٕ پونٛسہٕ وونٛسہٕ کہیٖنۍ تہٕ تٔمۍ ہسا لگٲو تَمے جہلمس وۄٹھ اسہِ یہِ اسہِ ہسا پَزِ ٲں یِمَن غریٖبَن کُن خیال تھاوُن یِم اسہِ پَزِ زَکات دیٛن یِمَن کُن گورمِنٹس پزِ اَتھ پٮ۪ٹھ کیٚنٛہہ ٲں قدم تُلٕنۍ تہٕ تٕمَن پَزِ یِمَن غریٖبَن ہنٛدۍ مَدد کَرٕنۍ